شُکریہ تُہُنٛد تۄہہِ واتنٲوِو أسۍ مٔنٛزِلَس پؠٹھ برابر تَلہٕ حظ مےٚ وَن تُہۍ یہِ بہٕ ہؠکو تۄہہِ نقدٕے دِتھ یہِ اَمیُک کیاہ ووت اَسہِ یہِ دِمہو نقدٕے ہؠکوا دِتھ یا ما چھُو ایم پے تُہۍ وَنان نتہٕ ؤنۍ تو تُہۍ نقدٕے اگر دِتھ تہٕ ہؠکو تہٕ نقدٕے دِمہو تیٚلہِ بیٚیہِ ؤنۍ تو یہِ فٔٹووٹھ چھُوا تۄہہِ مےٚ چھُ چینٛج چھُنہٕ مےٚ کینٛہہ